گۄڈٕنچی کتھ مطلب اگر أسۍ کُن ٹرول ووٕل چھِ کران مطلب بہٕ چھس نہٕ پانہٕ فاریٖن کنٹری ین تور چھس نہٕ بہٕ گٔمٕژ کینٛہہ البتہ سٲنۍ یِم بٲے وٲے چھِ پرنہِ ورنہِ گژھان کیٛازِ کشمیٖر کین لٔکن ہٕنٛز شکٕل چھےٚ آسان الگٕے تِکیٛازِ اگر یِم نٮ۪بر چھِ گژھان کُنہِ جایہِ یِمن چھِ چیکنٛگ تہِ آسان زیادٕ مگر یِمَن چھِ پننہِ جایہِ ہُہ تھٕرٹ گژھان یِم چھِ چیکنٛگ تہِ کران زیادٕ نٮ۪برٕ آسَن یِم پران تتہِ چھ یِمن مطلب شاپنٛگ کرٕنۍ کینٛہہ یِمن چھُ آسان بدل نظرِ وٕچھان البتہ کشمیٖرس منٛز چھُ مےٚ واریاہ مطلب تور چھِ أسۍ گژھان کشمیٖرس منٛز یُس پننہِ سایڈٕ چھُ اسہِ یور چھِ مطلب گژھان أسۍ ٹرول کرنہِ البتہ اتہِ چھُنہٕ اسیِ کٔہنۍ تھٕرٹ باسان أسۍ چھِ اسہِ چھُ باسان پنُن پان سیف تہٕ اتہِ چھُ باسن پنُن پان اسہِ سیف کیٛاز بہٕ چھس گژھان تہِ مطلب پننس کشمیٖرس منٛز اتہِ چھِ اسہِ واریاہ سایٹہٕ اور چھس بہٕ گژھان اتہِ چھُنہٕ باسان اسہِ کینٛہہ البتہ وۄنۍ چھُ پہلگامس منٛز یِمن جاین چھُ آسان آب واریاہ زیادٕ اگر مطلب لۄکٕٹۍ بچہٕ چھِ آسان مطلب واریاہ تہِ گے آبس وابس گٔے البتہٕ ہُہ ہُہ تھٕرٮ۪ٹ چھُنہٕ اسہِ آسان کینٛہہ کھوژنُک ووژنُک نہٕ کینٛہہ منٛزٕ اتہِ چھُ انتظام تہِ آسان اصل بیٚیہِ چھُ اتہِ باسان پن مان ژٕ پننس کشمیٖرس منٛز مان ژٕ پننس کشمیٖرس منٛز چھِ سیف أسۍ البتہ فاریٖن چھس فاریٖن کنٹری ین منٛز چھِ گژھان تتہِ چھ گژھان تھوڑا یِمن باین واین یِمن چھُ گژھان کینٛہہ یِمن چھِ آسان وٕچھان بدلہِ نظرِ باقٕے چھُ